وٕنکیٚسُک تٲلیٖمی نِظام یُس زَن چھُ سُہ چھُ آز مَدِ نَظر تھٲوِتھ پرٛؠتھ کٲنٛسہِ بَچَن ہٕنٛز یِم تہِ سُپیشلی یَتھ منٛز سُپیشلی ایٚبِلڈ چِلڈرَن چھِ یِوَان یا فِزِکلی چَلینجڈ چلڈرَن چھِ یِوَان تِم چھِ تِہُنٛد مَن منٛدِ نظر تھٲیِتھ یہِ ایٚجوکیشَن سِسٹَم بَناوان ییٚتہِ چھِ واریاہ تِم بلایِنڈ ڈیٚف چِلڈرن یا سُپیشلی ایٚبلڈٕ چِلڈرن یِہٕنٛدِ خٲطرٕ زَن مُختٔلِف سُپیشل سکوٗلٕز یوَان دِنہٕ چھِ تہٕ بیٚیہِ چھِ اَگر بیٚیہِ تہِ کینٛہہ خاص کیٚسٕز چھِ آسَان تِہنٛدِ خٲطرٕ تہِ چھُ آز ایجوکیشَن سِسٹَمَس منٛز اِنکٕلیوٗسِو ایٚجوکیشَن یِوَان دِنہٕ تاکہِ یِم ہیٚکن نارمَل یِم زَن چِلڈرن آسن یِم ہیٚکن تِمن سۭتۍ کَمپیٖٹ کٔرِتھ یِم ہیٚکن تِمن سۭتۍ پٔرِتھ